تیٚلی میٚڈِس مطلب آز چھُ مطلب گۄڈٕ ٲسۍ آسان مطلب اِنسان ییٚلہِ بٮ۪مار اوس تٔمِس اوس پٮ۪وان پیشنٛٹ اوس نیُن پٮ۪وان توٗرۍ یا ٹٮ۪سٹ کَرنہِ یا کیٚنٛہہ کَرنہِ مطلب پٮ۪وان توٗرۍ مطلب سُہ اوس آسان بِچو واریاہ بٮ۪مار تٔمِس اوس بِچٲرِس پٮ۪وان مگر توٗرۍ گژھُن یا ہَسپَتال مطلب سُہ اوس واریاہ ہٮ۪کٹِک گژھان وۄنۍ چھُ وٕنۍکٮ۪نَس مطلب اِنسان ہہ اگر کانٛہہ دَوا آسہِ ضوٚرَتھ دِلہِ پٮ۪ٹھ آسہِ اَنُن آسہِ کانٛہہ دوا أسۍ ہٮ۪کو آن لاین بُکِنٛگ کٔرِتھ پونٛسہٕ وونٛسہٕ تِمَن دِتھ سٲری تہِ دَوا آسہِ دۄن ترٛٮ۪ن دۄہَن منٛز گَرِ اَسہِ سُہ چھُ آسٲنی فار اٮ۪کزے اَگر اَسہِ مطلب دِلہِ دِلہِ ہُنٛد عٮ۪لاج آسہِ کُنہِ مطلب ہَسپَتالُک یا کُنیُک دَ کِلنِکُک دَوا مطلب اِنسان ما گژھِ وۄنۍ دوہے دوہَے دِلہِ اَننہِ مطلب جہازس منٛز گژھِ اَنہِ دَوا تَتہِ سُہ مۄکلہِ رٮ۪تَس ؤرِیَس کھنٛڈَس تہِ اَنہِ دَوا پَتہٕ چھُس بیٚیہِ گژھُن تور مطلب یہِ چھِ اَکھ فٮ۪سَلٹی کہِ أسۍ ہٮ۪کو آن لاین کٔرِتھ بُک سُہ واتہِ پَگہٕے دَوا یا اگر اَسہِ یہِ آسہِ کَرُن مطلب اَسہِ آسہِ کینٛہہ اٮ۪پویِنٛٹمٮ۪نٛٹ نِنۍ ڈاکٹرَس نِش أسۍ ہٮ۪کو وٕنۍکٮ۪ن آن لاین اٮ۪پوینٛٹمنٛٹ سُہ ہیٚکہِ فونَس پٮ۪ٹھ تہِ آسہِ سورُے ؤنِتھ عٮ۪لاج وٮ۪لاج تہِ سورُے یا اگر أسۍ ٹٮ۪سٹ آسان کَرٕنۍ مطلب اَسہِ ہٮ۪کو نہٕ گَرٕ یِتھ رِپوٹٕس نِتھ ٹٮ۪سٹٕکۍ یِم سٮ۪مپٕل نِتھ تہِ رِپوٹٕس ہٮ۪کو أسۍ بہٕ چھُس فونسٕے منٛز آز سورُے ڈاوُنلوڈ کٔرِتھ سورُے غرض یہِ چھُ کہِ مطلب وٕنۍکٮ۪نس چھُ مطلب جموں اینٛڈ کشمیٖرس منٛز تہِ چھُ اَصٕل چلان وٕنۍکٮ۪نس زنہٕ فار اٮ۪کزامپٕل اگر أسۍ دَوا آسہِ کُنہِ ڈاکٹرٛس نِش اَنُن مگر ییٚتہِ تہِ چھُ اَصٕل چلان مطلب ٹیٚلی مِڈِسن مطلب اگر أسۍ آن لایَن ہٮ۪کو أسۍ اٮ۪پونٛٹمنٹ نِتھ کٲنٛسہِ ڈاکٹرس نِش مطلب پَتہٕ ہٮ۪کو أسۍ تٔمِس فونس پٮ۪ٹھٕے ؤنِتھ اَسہِ چھُ یِتھ کٔنۍ سُہ دِی کیٚنٛہہ نَتہٕ کیٚنٛہہ یِتھ کٔنۍ ییٖتِس کالس اِنسان کِلنِکَس پٮ۪ٹھ واتہِ تیٖتِس کالس مَہ ہیٚکہِ اِنسان تھوڑا فرق گٔژھِتھ غَرض چھُ یہِ کہِ مطلب ییٚتہِ تہِ چھُ اَصٕل پٲٹھۍ یِوان اَمیُک مطلب ٹیلی مِڈِسَنُک مطلب یِوان یہِ پیش کَرنہٕ تہِ مطلب پَکان سورُے چھُ ٹھیٖک پٲٹھۍ مطلب تَمیُک چھُ واریاہ فٲیدٕ واریاہ زیادٕ فٲیدٕ چھُ اَمیُک وٕنۍکٮ۪نَس مطلب واریاہ زیادٕ فٲیدٕ